بہٕ ہسا چھَس واریاہَو طریٖقو سیُن تیار کران اَکھ آسان طریٖقہٕ چھُ سیُن تیار کَرنُک یہِ کہِ بہٕ چھَس واریاہ زیادٕ ہیٖٹ پَنٛنِس گیس سِٹوٚوَس تھاوان بیٚیہِ چھُ پرٛٮ۪تھ کُنہِ فُڈَس منٛز گرم آب اِستعمال پٮ۪وان کَرُن یَس بہٕ أکِس اَلٮ۪کٹِک کٮ۪ٹلہِ منٛز بایِل چھَس کران تہٕ پتہٕ چھَس بہٕ یہِ اَتھ فُڈَس منٛز ترٛاوان اَمہِ سۭتۍ چھُ ٹایِم بَچان یہِ چھُ اَکھ آسان طریٖقہٕ فُڈ تیار کَرنُک بیٛاکھ طریٖقہٕ چھُ یَتھ منٛز أسۍ پَنُن گیس سِٹوٚو چھِ لوٚو ہیٖٹ پٮ۪ٹھ تھاوان تہٕ سٲری اِنٛگرٛیٖڈِیَنٹٕس چھِ أکِس وٮ۪سلَس منٛز ترٛاوان تہٕ کیٚنٛہہ ٹایِم بعد چھُ سُہ پانَے تیار گژھان